اٮ۪جوکیشَن سِسٹَم چھِ اِنڈیاہَس منٛز ترٛٮ۪ن چیٖزَن ترٛٮ۪ن حِصَن منٛز ڈِوایڈ گوٚمُت یَتھ منٛز پرٛایمری ہایر سکٮ۪نٛڈرٛی بیٚیہِ چھِ یِوان ڈِگری پرٛایمری اٮ۪جوکیشنَس منٛز چھِ أسۍ شُرٮ۪ن ہیٚچھناوان بیسِکٕس پَتہٕ چھِ یِوان مِڈَل بیٚیہِ ہایر سکٮ۪نٛڈرٛی یِمَن منٛز چھِ ہایر سکٮ۪نٛڈرٛی منٛز چھِ أسۍ ڈِوایڈ کَران شُرۍ مختلف بیچَن خٲطرٕ یِمَن منٛز مٮ۪ڈِکَل آٹٕس نان مٮ۪ڈِکَل کامٲرٕس چھِ الگ الگ کَران امہِ پَتہٕ چھِ ہایر اٮ۪جوکیشَن خٲطرٕ تِم پَنُن رول چُنان ہِندوستانَس منٛز تہِ باقٕیَن مٕلکَن منٛز چھِ واریاہ فرق اٮ۪جوکیشَن سِسٹَمَس یہِ چھِ ہِندوستانَس منٛز چھِنہٕ اوپٕنلی شُر ہٮ۪کان پٔرِتھ نہٕ ییٚتہِ چھِنہٕ تیٖژاہ فیسَلٹی کِہیٖنۍ نٮ۪برٕمَن مہٕ مَمٲلکَن ہُنٛد ییٖژاہ ییٚتہِ چھِ شُرٮ۪ن لایان پرنَس پٮ۪ٹھ نٮ۪برِمٮ۪ن شُرٮ۪ن چھِ اوپٕنلی پرناوان تَتہِ چھِ تِم شُرۍ آسان اوپٕن ماینڈٕڈ تِمَن چھِ سونٛچنہٕ خٲطرٕ تِژھٕے قٲبلہِ یِم فیسَلٹیٖز دِوان کِہیٖنۍ تِم چھِ ہٮ۪کان اوپٕنلی شوٗنٛچِتھ تِمَن پٮ۪ٹھ چھِنہٕ آسان کانٛہہ تہِ دَباو ییٚتہِ کٮ۪ن شُرٮ۪ن نٮ۪سبت